ہٮ۪لو السَلامُ علیکُم وعلیکُم السَلام اَصٕل پٲٹھۍ تُہۍ چھُو حظ ٹھیٖک بَس حظ شُکُر خۄدایَس کُن اَسہِ ٲسۍ یِم دارِ دارِ درواز ٲسۍ ضرورَت سُہ نَے اوس نہٕ سُہ نہ حظ سُہ نہ حظ اوس نہٕ ٹھیٖک زیادٕ کِہیٖنۍ تہٕ تَتھ درٛاو نہٕ کِہیٖنۍ تٔمۍ کِنۍ چھِ وۄنۍ نٔیی لاگٕنۍ یِم تٔمۍ کِنۍ دِیِو وۄنۍ میٚٹیٖریَل تہِ اصٕل نہ دۄنوَے دارِ درواز فُل مکان دُپوٗر حظ سُہ وٕچھو وۄنۍ تیٚمہِ پَتہٕ کیٛاہ گۄڈٕ وٕچھنٲیِو تُہۍ ریٹ ویٹ کیٛاہ گژھِ تہٕ کۭتِس پٮ۪ٹھ واتہِ یہِ

لاگنَس ہُہ لٔکٕر کیٛاہ گژھِ ٹھیٖک تہٕ یہِ

تۄہے تۄہے پَتہٕے چھِ یُن کَوٚتَن چھِ تہٕ تُہۍ وٲتِو توٗرۍ تہٕ تُہۍ تہِ دِیِو نظر یہِ چھُ کے ڈی کے ڈی کے ڈی آ اہن حظ صاف حظ صاف لکٕر چھِ آ واریاہ صاف تُہۍ دیٖہِو نا پانہٕ نظر کے ڈی چھِ یِوان اَصٕل اَتھ لٔکرِ کِہیٖنۍ اَدٕ بَتہٕ تہِ تہٕ چاے تہِ کِہیٖنۍ کِہیٖنۍ کِہیٖنۍ کِہیٖنۍ ٹھیٖک

تُہۍ کوٗتاہ چھُو مطلب اَتھ گۄڈٕ گۄڈَے وَنان اٮ۪ڈوانٕس کوٗتاہ دِمو أسۍ تۄہہِ کِہیٖنۍ ٹھیٖک حظ چھِ ٹھیٖک چلو ٹھیٖک حظ چھِ اَدٕ سا